اَلسلامُ علیکُم وعلیکُم السلام چھُو حظ ٹھیٖک شُکُر رۄبَس کُن ٹھیٖک تُہۍ چھُو حظ نِثار احمد اچھا حظ تُہۍ چھُو نہٕ حظ یہِ فِٹِنٛگ سامان کٕنان یِم اِلٮ۪کٹرٛک فِٹِنٛگ اَوا اَوا یِہوٚے پاوَر فِٹِنٛگ اَسہِ اَسہِ اوس یہِ نوٚو مَکان بنوومُت تَتھ خٲطرٕ اوس اَسہِ یہِ فِٹِنٛگ سامان ضٔروٗرَت ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو یِم اَسہِ ٲسۍ بلب نِنۍ تہٕ بیٚیہِ ؤنۍتو کیٛاہ کیٛاہ چھُ تَتھ لگان یِمَے بلب سُچ وُچ تُہۍ ؤنِو کیٛاہ کیٛاہ چھِ تَتھ لَگان تۄہہِ آسِوٕ پتہ نٔو چھےٚ اۭں اَہَن حظ اۭں اۭں تَتھ چھِ تَتھ چھِ ترٛٲیِتھ پایپہٕ اۭں ٹھیٖک تِمو حظ اوس دیُتمُت اَکھ لِسٹ بنٲیِتھ آ تِمو اوس دیُتمُت اَکھ لِسٹ تہٕ یہِ تَتھ پٮ۪ٹھ ٲس یِمہٕ تِمو یِمَے سُچ وُچ بلف وَلف لیکھمٕتۍ تِم تَمہِ علاوٕ کیٛاہ لَگہِ بیٚیہِ یِہوٚے فین وین اوس اَسہِ ضٔروٗرَت

ٹھیٖک تُہۍ ؤنۍتو یہِ یِم چھا یِم یہِ چھا تۄہہِ سورٕے اَتہِ توہہِ چھُو اٮ۪ویلیبٕل دُکانَس پٮ۪ٹھ سورٕے یہِ

ٹھیٖک چھُ ٹھیٖک یِم فین وین تہِ سورٕے تار وار ٹھیٖک یِم اٮ۪کزاس فین اٮ۪کزاس فین چھُوا ٹھیٖک

ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک دٔپِو تۄہہِ چھُو سورٕے یہِ فِٹِنٛگ خٲطرٕ لَگان چھُ سُہ چھُو تۄہہِ سورٕے اٮ۪ویلیبٕل دُکانَس پٮ۪ٹھ چلو ٹھیٖک حظ چھِ أسۍ کَرہو تۄہہِ یہِ لِسٹ وٕچھو سُہ کَرو تۄہہِ بہٕ وَٹسیپ تہٕ اَدٕ حظ چلو چلو ٹھیٖک حظ چھُ اَدٕ حظ اَلسلامُ